ییٚتہِ سانہِ کٔشیٖرِ منٛز چھِ پرٛٮ۪تھ پرٛٮ۪تھ پرٛٮ۪تھ جایہِ ریلِجَس پٕلیسٕز تہٕ بیٚیہِ کَلچرَل پٕلیس یِتھ کٔنۍ أسۍ وٕچھو کُپوارِ ڈِسٹِرٛکَس منٛز تہِ چھُ کیٛازِکہِ ییٚتہِ چھِ اَکھ پنڈتَُن اَکھ مشہوٗر فیسٹِول یِوان مَناونہٕ یَتھ أسۍ کھیٖر بَوانی مٲلہٕ چھِ وَنان یِتھَے پٲٹھۍ چھِ کٔشیٖر مَنٛز چھِ پرٛٮ۪تھ جایہِ واریاہ تِم جایہِ ییٚتہِ کَلچرَل اِمپاٹَنٕس یِمَن ہٕنٛز واریاہ زیادٕ چھِ بیٚیہِ ریٚلِجَس اِمپاٹَنٕس تہِ واریاہ زیادٕ چھِ أسۍ اگر وٕچھو یِتھ کٔنۍ خانقاہِ معلیٰ چھُ تَتہِ تہِ چھُ واریاہ لُکھ گَژھان تہٕ بَڑٕ چِکچاو سان چھِ تَتہِ شَب گُزٲری تہِ کَران بیٚیہِ تَتہِ چھِ مویہِ مُقدَس تَمیُک دیٖدار تہِ چھِ یِوان کَرناونہٕ یِتھَے پٲٹھۍ چھُ واریاہ کَلچرَل جایہِ تہِ جیٚمِس منٛز تہِ تہٕ کٔشیٖرِ منٛز تہِ یوٚت لوٗکھ گژھان چھِ تَمہِ پَتہٕ چھُ پَنٕنۍ تِم کَلچرَل ایٚکٹِوِٹیٖز تہِ کَران بیٚیہِ مذہبی تہوار تہِ مَناوان اَصٕل پٲٹھۍ